السَلامُ علیکُم آ جِناب کم حظ چھُو آ آ بلکُل بلکُل آ بلکُل اَسہِ چھِ ڈیٚلی پرٛوڈکٹ اَسہِ چھِ وارِیاہ پرٛوڈ پرٛوڈکٹ ییٚمِکۍ دۄ دۄدٕکۍ ایٚولیبٕل آسان بلکُل پِوَر فارمس منٛز تُہۍ ؤنِو کیٛاہ کیٛاہ چھُ تۄہہِ ضرورَت ٹھیٖک

چاکلیٹ فٕلیور دَہ ایس کریم بیٚیہِ شَباش بیٚیہِ کیٛاہ اَچھا اَمبہِ ہُنٛد فٕلیور گَژھہِ آسُن ٹھیٖک ٹھیٖک اوم دۄد اوم دۄد گَژھہِ تۄہہِ ٲٹھ لیٹر زامُت دۄد مَہ چھُ ضرورَت زامُت دۄد چھُ اَسہِ پیٚوان نامٔلی ییٚتہِ سَتتھ رۄپیہِ پٮ۪ن تۄہہِ شیٹھ لیٹر تھاو ٹھیٖک چھُ شیٹھ لیٹر تۄہہِ کر بٲگ چھ یِم ضرورَت کَمہِ دۄہ چھِ تۄہہِ ضرورَت یہِ ؤنِو تُہۍ پانٛژھ اوکتوبر آ تھٔنۍ چھِ أسۍ سُپیشل میلان ڈیری پرٛوجیٚکٹ چھُ اَسہِ ییٚتہِ تَتھ منٛز ویسے زٕ ہَتھ گرام تہِ چھِ یِوان تَتہِ کَم کھۄتہٕ کَم لیکِن زیادٕ چھ اَسہ وارِیاہ بوٚڈ پیک تہِ یِوان کِلوُن تہِ دُ زٕ کِلوُن تہِ اَتھ گَژھِ کیٛاہ چھِ یَتھ وَنان پنٛژہ رۄپیہِ تقریبن پنٛژہ رۄپیہِ چھِ پیٚوان گیٚو گَژھہِ تقریبن ساس رۄپیہِ تۄہہِ کِلو

ٹھیٖک ٹھیٖک پانٛژھ شیٚے گَژھن تۄہہِ یِم زِ ہتھ گرام ہہ ٹھیٖک اَدٕ ٹھیٖک چھُ ٹھیٖک چھُ چَلو تۄہہِ آسہِ پنٛنِس ڈیٹس پٮ۪ٹھ یہِ بَرابر تیار بَرابر آسن ژامن تہِ چھِ ژامن تہِ چھِ سُپیٚشل ایٚولیبٕل ژامنہِ چھِ گَژھان ژور ہتھ رۄپیہِ کِلو ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ ژامنٮ۪س ڈاے کِلو چَلو چَلو چَلو چَلو السَلام